اسلام علیکُم آ شُکُر خۄدایَس کُن کٕم حظ چھُو اَچھا اَہَن حظ ہے چلو ٹھیٖک حظ چھِ یہِ کیٛاہ بہٕ حظ ووتُس یہِ کیٛاہ بہٕ یِمہٕ مےٚ لَگہِ آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ یہِ کیٛاہ یہِ کیٛاہ بہٕ آس او کے یہِ کہِ یہِ کہِ بہٕ درٛاس